اَسہِ اوس گژھُن سوپور تام تہٕ اَسہِ چھُ تیٚمہِ خٲطرٕ کیب اَکھ بُک کَرٕنۍ اگر تُہۍ تۄہہِ نِش کانٛہہ تہِ کیب ایویلیبٕل چھِ ترٛےٚ اَگَست ترٛیٚیہِ بَجہِ مطلب اَسہِ چھِ کیب ضوٚرَتھ فار ہاف این آوَر تہٕ اگر تُہۍ ؤنِو تہٕ اگر تۄہہِ نِش ایٚویلیبٕل چھِ تیٚلہِ کٔرۍ زیٚو اَسہِ اِنفارم